اگر کٲنٛسہِ سۄرُپھ ہے ژوٚپ تہٕ یَتھ گامَس منٛز بنٛڈٕ پوٗرِس منٛز تیٚلہِ کیٛاہ کَرو تَمہِ وِزِ گۄڈنٮ۪تھٕے چھُنہٕ آسان احتِیاط کَرُن دوٗر دوٗر جنٛگلَن کُن چھُنہٕ آسان گژھُن کیٚنٛہہ ونۍ اگر کیٚنٛہہ والُن آسہِ مٮ۪وٕ آسہِ والُن ہاپَت تہِ چھِ اَتہِ آسان باقٕے بلاے تہِ چھِ آسان اَگر ونہِ مٮ۪وٕ آسہِ والُن یا سبزی آسہِ کَڑٕنۍ احتِیاطَن گژھِ نیُن لوٗر گژھِ سۭتۍ نِنۍ اَدٕ گَژھِ گَژھُن اوٚتُن تہٕ وۄنۍ اگر خۄدا رٔچھِن کٲنٛسہِ سۄرپھن ژوٚپ ہیوٚت تٔمِس چھُ تَمی وِزِ اِمِڈیٚٹلی سُہ چھُ ہَسپَتال نیُن نِوان أمِس أمِس چھِ ہَسپَتال نِوان ہَسپَتال چھُ أمِس یہِ زَہر کَڑناوان اگر أمِس جلدی ہَسپَتال نِیُن چھُ یہِ بَچان اگر نہٕ أمِس جلدی ہَسپَتال نِنۍ تیٚلہِ چھَنہٕ أمۍ سٕنٛز برٛانتھ آسان کیٚنٛہہ تہٕ تَمی چھُ یِوان گُزٲرِش کَرنہٕ

تہٕ زان گوٚو اگر اِنسان یہِ کَرِ کہِ سُہ تھایہِ احتِیاط گۄڈنٮ۪تھٕے کیٛازِکہِ اَتھ منٛز چھُ اِنسان مٔرِتھ تہِ ہٮ۪کان تَمی موٗجوٗب چھَس بہٕ وَنان اگر کُنہِ وِزِ اَکہِ لَٹہِ اوس اَکھ لٔڑکہٕ لَکُٹ یہِ اوس گِنٛدان گِنٛدان بالہِ بالہِ اوس یہِ گِنٛدان تہٕ یہِ گوٚو اُکُن اُکُن تہٕ أمۍ وُچھ اَتہِ سۄرپھ تہٕ سۄرپھن دِژ أمِس کُنی ٹۄپھ اَمِس ژٔج کرٛٮ۪کہٕ نیٖرِتھ آ آ أمِس ژٔج ونۍ کرٛٮ۪کہٕ نیٖرِتھ تہٕ اورٕ آے واریاہ نفری سۄمبرے تہٕ گۄڈٕ کٔرٕکھ کٲم دوٚپُکھ وَنۍ گوٚژھ نہٕ یہِ سورُپھ بیٚیہِ کٲنٛسہِ ٹۄپھ ہیوان کوٚر فون اَسہِ مطلب ڈِسٹِک لٮ۪ولہِ پٮ۪ٹھ تہٕ اور آے پَتہٕ تِم نَفری تِمو کوٚر کٲم تِمو کوٚر یہِ سرُپھ بنٛد تھوٚوُکھ أکِس یَتھ منٛز بنٛد پوٗرٕ جال وال گٔنٛڈٕہس تہٕ پَتہٕ گٔے کٲم تہٕ یُتھے ونۍ أمِس یہِ جال وال گٔنٛڈٕکھ تہِ کوٚرُکھ پوٗرٕ بنٛد تہٕ تمہِ سۭتۍ گوٚو اِطمنان آسان أکِس ہیوٚتأمۍ ژوٚپ مگر باقیَن ہییٚکہِ نہٕ وَنۍ یہِ ہٮ۪تھ کیٚنٛہہ پَتُن یُس یہِ لٔڑکہٕ چھُکھ یہِ نیٖکھ مگر تمہِ برونٛٹھٕے ہَسپَتال تہٕ یہِ واتنوُکھ ہَسپَتال أمِس کوٚرُکھ تَتہِ یہِ زَہر کوٚڑُکھ أمِس تَتہِ تہٕ أمِس لٔگۍ پَتہٕ لگ بگ دَہ پنٛداہ دۄہ لٔگۍ أمِس ہَسپَتالے تہٕ وار وارٕ وار وارٕ ہیوٚتُن یہِ رِکَوَر گژھُن مقصر چھُ یی کہِ اگر ہَسا کانٛہہ شُر آسیو تۄہہِ تُہۍ ٲسِو پانہٕ کامہِ سۭتۍ آوٕر یہِ مہٕ ٲسۍ ہُن تراوان اُکُن بالَن کُن دوٗر کُن مہٕ ٲسۍ ہُن یہِ تراوان پان ٲسِو نظر تھاوان بیٚیہِ اگر پانہٕ تُہۍ مٮ۪وٕ کَڑنہِ گٔژھِو یا باقٕے یِم تۄہہِ اَتہِ باغَن منٛز چھُو آسان تَمہِ وِزِ ٲسِو کَران کٲم تَمہِ وِزِ ٲسِو لوٗر تُلان سۭتۍ بیٚیہِ ٲسِو وٕچھان أنٛدۍ پٔتۍ کُنہِ جایہِ ما چھُ کانٛہہ مطلب خطرٕ مہ چھُ کیٚنٛہہ مہ چھُ اِتھَے کٔنی مٲسِو رِسک نِوان کیٚنٛہہ بیٚیہِ ٲسۍ زیو سُلہِ سُلہِ کَران اگر باغَس منٛز آسہِ ہو سُلہِ سُلۍ گَژھِ کَرُن کیٛازِکہِ ژیٖرۍ کُن چھِ یِم جاناوار یِم چھِ نٮ۪بَر ویبَر نیران تہٕ یہِ چھِ گژھان پَتہٕ پرٛابلِم تہٕ پَتہٕ گٔے کٲم تہٕ ییٚلہِ صُبحن تَمہِ پَتہٕ وُچھ مےٚ اَکہِ لَٹہِ أکِس مطلب اَکھ بوٚڑ بُزرگٕے اوس سُہ اوس درٛامُتَن راتھ کیُتھ کہتانۍ باتھروٗم اوسا درٛامُت کیٛاہ اوسا درٛامُت تہٕ أمِس اوس ہیوٚتمُت سرف ژوٚپ تہٕ بَس یہِ اوس واریاہ زیادٕ پَریشان ونۍ کیٚاہ کَرٕ مطلب أمۍ دِ أمۍ بِچور ہیوٚکھ نہٕ بٲوِتھ کِہیٖنۍ یہِ اوس بوٚڑ تہٕ مگر اوس وَدان تہِ تہٕ سٕہ أمۍ دِژٕ کرٛٮ۪کہٕ تہٕ محلہٕ گوٚو جمع ییلہِ و محل گوٚو جمع تہٕ یِمو وُچھ أمِس سۄرپھن ژۄپ ہوٚتمُتن دوٚپنس کیٛاہ دٔلیٖل کیٛاہ دٔلیٖل سرگن ہوٚتمُت ژوٚپ سۄرُُھ آو نہٕ مگر اَتھِ کِہیٖنۍ نہٕ تہٕ یِم اَتٮ۪ن یِم گرٕ وٲلۍ اَتٮ۪ن بَسان ٲسۍ یِم چھِ راتَس ہُشارٕے کیٛازِکہِ یِمَن چھَنہٕ پَی یہِ سۄرپھٕے گوٚو تہٕ گوٚو کوٚت یہِ سۄرُپھ گوٚو غٲبٕے تہٕ گۄڈٕ کٔرٕکھ وۄنۍ کٲم یہِ نیوٗکھ یہِ ہَسپَتال یہِ بُزَرگٕے اوس یہِ تہٕ یہِ نیوٗکھ ہَسپَتال پَتہٕ گٔے کٲم اَتہِ تہٕ وَنۍ یُتھُے یہِ ہَسپَتال نیوٗکھ ونۍ چھِ اَتہِ وَنان یہِ سۄرُپھے گوٚو تہٕ یہِ کوٚت گوٚو سورُپھے گوٚو تہٕ یہِ کوٚت گوٚو أنٕکھ روٚس ریٚسکیوٗ ٹیٖم تہٕ یِمو کٔر کٲم یِم چھِ أمِس سۄرپھ ژھانڈان پَتہٕ اوس یِمَن کہتانۍ دَوا ییٚمہِ سۭتۍ سۄرپھ مُشُک چھُ ہٮ۪وان تہٕ یہِ چھُ یہِ اوکنُے دوران بیٚیہِ أنِکھ تِم بانٛسہٕ وٲلۍ تِم ٲسۍ سُہ ساوُنٛڈ وایان یِم ٲسۍ دَپان امہِ ساوُنٛڈ سۭتۍ چھُ سَرُپھ یِوان برونٹھ یُتھُے تِمو بانٛڈٕ والیو بانٛڈ کوٚر سِٹاٹ تہٕ سۄرُپھ ہیوٚتُن نیرُن اَکہِ گَلہِ کِنۍ تہٕ یہِ گوٚو أمِس یہِ چھُ أمِس بانڈٕ وٲلِس پتہٕ پَتہٕ پَکان تہٕ تَمہِ پَتہٕ کٔرٕکھ کٲم ہُپٲرۍ ٲسۍ لُکھ نظرِ تہٕ یِمو کوٚر ریٚسکوٗ وٲلۍ ٲسۍ أتی تہٕ ریٚسکیوٗ والو کیٛاہ کٔر کٲم یِمو تُل یہِ سۄرُپھ یہِ اوس مگر واریاہ بوٚڑ سۄرُپھ یِمو أنۍ رَز یِمَن أنۍ سۄ جال أتھۍ جالہِ منٛز بوٚرُکھ یہِ سۄرُپھ تہٕ پَتہٕ ٲسۍ أمِس سۄرفَس کَران کٲم أمِس یہِ تھووُکھ أتھ جالہِ منٛز تہٕ ٲسۍ پَکناوان أمِس سۄرفَس یِمَن گوٚو واریاہ زیادٕ عذاب تَتھ چھُنہٕ کانٛہہ حد کِہیٖنۍ نہٕ تہٕ مگر توٚپَتھ تہِ کوٚر نہٕ یِمو مطلب یِمو ووٚن دوٚپکھ یہِ کیٛاہ چھِ اتھ ونان یہِ تہِ گوٚژھ نہٕ بیٚکِس محل وٲلِس آزار واتُن کیٚنٛہہ اِسلیے چھُ پَنُن احتیاط تہِ چھُ ضروٗری اگر تُہۍ راتھ کیُتھ زیاد ٲسِو کَران کوٗشِش کہِ أنٛدرِمٕنی باتھروٗمَن واتھروٗمَن گژھو گامَس منٛز چھِ یِم چیٖز بَنوٕنی ہاپُت آسہِ سۄرُف آسہِ کیٛازِکہِ اَتہِ چھُ مٮ۪وٕ تہِ آسان مٮ۪وَس چھِ عاشق آسان جاناوار تہٕ تمہِ موٗجوٗب ٲسِو تُہۍ تھاوان اَمہِ چیٖزُک خیال